اَسَلامُ علیکُم وَرحمتُہ اللہِ وَبَرکاتہ ہوٗ مےٚ حظ اَنے پٔتۍمہِ لَٹہِ پونٛڈٕس کَمپٔنی ہُنٛد اَکھ بوڈی لوشَن یُس زَن وٕ یُس زَن کہِ واریاہ اَصٕل اوس گۄڈنٮ۪تھ اوس مےٚ سۄ تمہِ سۭتۍ اوس نہٕ مےٚ کہنٕنۍ ہانۍ تہِ پرٛابلِم گژھان سُہ یوٗز کَرنہٕ سۭتۍ مےٚ اوس سُہ واریاہ اَصٕل ییٚمہِ وِز بہٕ سُہ لگاوان ٲسٕس مےٚ اوس مطلب واریاہ اَصٕل مطلب تمہِ سۭتۍ یہِ اوس نہٕ مےٚ کہنٕنۍ تہِ پرٛابلِم گژھان سٕنۍ مےٚ اوس تَمہِ سۭتۍ سِک ژَم واریاہ اَصٕل روزان تمہِ پَتہٕ ییٚلہِ مےٚ اوترَے کوٚر سۄ اوٚن سۄ مارکیٹ تہٕ یہِ وۄنۍ اوس مےٚ سُہ یوٗز یُتھُے مےٚ وۄنۍ سُہ یوٗز کوٚر تہٕ تَمہِ سۭتۍ گٔے مےٚ واریاہ زیادٕ میٲنۍ سِکِن خراب سُہ اوس نہٕ اَصٕل کِہیٖنۍ تہِ سُہ اوس خبر کیٛاہ موٚکُر تَتھ اوس نہٕ کِہیٖنۍ تہِ سُہ اوسُے نہٕ ٹوٹَل اَصٕل کِہیٖنۍ تہِ تمہِ سۭتۍ گٔے مےٚ واریاہ زیادٕ سِکِن خراب تمہِ سۭتۍ لٔگۍ مےٚ ریشِس گۄڈنٮ۪تھٕے سِکِن پٮ۪ٹھ ییٚلہِ مےٚ سُہ یوٗز کوٚر یہِ لوٚگ مےٚ گوٚو یہِ واریاہ زیادٕ وۄزٕج سِکِن تمہِ سۭتۍ مےٚ بَنیٛاو نہٕ سُہ یوٗز کَرنُے کِہیٖنۍ تہِ تمہِ سۭتۍ لٔج مےٚ واریاہ زیادٕ کَشُن یِنہِ مےٚ آو نہٕ سَم مےٚ گوٚو خبر کیٛاہ تَمہِ سۭتۍ وۄنۍ چھَس نہٕ یَژھٲنی سُہ یوٗز کَرُن یُتھُے مےٚ سُہ اون تیٚمِچ پیکِنٛگ تہِ ٲس نہٕ اَصٕل کِہیٖنۍ کِہیٖنۍ تہِ تَتھ نہ اوس سُہ اوس واریاہ زیادٕ خراب پرٛوڈَکٹ باسیٛاو مےٚ برونٛٹھ ٲسٕس بہٕ سُہ یوٗز کَران مےٚ اوس سُہ واریاہ زیادٕ اَصٕل باسان لیکِن وۄنۍ اگر بہٕ یہِ وۄنۍ چھَس نہٕ بہٕ یَژھٲنی سُہ یوٗز کَرُن کِہیٖنۍ کیٛازِکہِ سُہ اوس نہٕ اَصٕل کِہیٖنۍ تہِ مےٚ گٔے واریاہ زیادٕ سِکِن خراب تمہِ سۭتۍ واریاہ زیادٕ حَدٕ کھۄتہٕ زیادٕ گٔے مےٚ سِکِن تمہِ سۭتۍ خراب مےٚ گٔے واریاہ زیادٕ یِم بٕلیک ہٮ۪ڈٕز وایٹ ہٮ۪ڈٕز درٛاے مےٚ سِکِن پٮ۪ٹھ واریاہ اٮ۪لَرجی لٔج لٔج مےٚ گژھنہِ تمہِ سۭتۍ وۄنۍ چھَس نہٕ بہٕ یَژھان سُہ یوٗز کَرُن کِہیٖنۍ تہٕ وۄنۍ کَرٕ بہٕ تَمہِ بَدلہٕ بیٚیہِ تہِ کانٛہہ پرٛوڈکٹ یوٗز یہِ کَرٕ نہٕ مگر کِہیٖنۍ تہِ یہِ اوس نہٕ اَصٕل کِہیٖنۍ تہِ امہِ سۭتۍ ووت مےٚ میٛانہِ سِکنہِ واریاہ زیادٕ نۄقصان